پنٛداہ اَگَستہٕ ہِندوستان آزٲدی ہُنٛد دۄہ کُنوُہ شیٚتھ تہٕ تٕرٛہ ڈانڈی مارٕچ کُنوُہ شیٚتھ تہٕ اَرداہ وٲلڈٕ وار گۄڈنیُٚک مۄکلیٛو کُنوُہ شیٚتھ تہٕ وُہ ہیلپَتھ موٗمینٹ گوٚو شُروع بیٚیہِ شَتوُہ جَنؤری